السلام علیکُم اعجاز صٲب چھُو ٹھیٖک پرٛٮ۪زنٲیوا یے عاقِب صٲب پرٛٮ۪زناونٕے یارٕ میٛانہِ ژٕ وَن تہٕ مےٚ گَری چھُکھا ژٕ وَن تہِ مےٚ یِم ٲسۍ گٔمٕتۍ پَرُس چھے نہٕ پَیی پَرُس تہِ ٲسۍ گٔمٕتۍ مول موج اوٗرۍ نہ یِم ٲسۍ اجمیٖر شریٖف تٔرۍمٕتۍ تہٕ وۄنۍ چھِ یِم تِم چھِ وٕنۍکٮ۪ن اجمیٖر شریٖف نَہ تِم چھِ اورٕ واپَس اَنٕنۍ حظ گَرٕ اَہَن حظ گَرٕ اَوا اَوا گَرٕ چھِ اَنٕنۍ تِم واپَس حظ تِم چھِ اجمیٖر شریٖف اۭں گٲڑۍ چھو تۄہہِ اَصلٕے نَہ جانٕے چھَوا کۄس اَکھ چھو اَچھا تۄہہِ چھو اٮ۪س او اٮ۪س یوٗ وی اِنووا نَہ چلو گوٚو ٹھیٖک تہٕ مےٚ ؤنۍتو وۄنۍ وۄنۍ کَر أنِو تِمَن تِم چھِ وَنان پَگہٕے اَس کِن پَگاہ یا کٲلۍ کٮ۪تھ اَگر تُہۍ کوٗشِش کٔرِو پَگہٕے تہٕ تیٚلہِ تٔرِو تُہۍ پَگہٕے یورٕ بہٕ کَرو تۄہہِ یہِ مَسیج منٛز یہِ اٮ۪ڈرٮ۪س وٮ۪ڈرٮ۪س سٮ۪نٛڈ کَتھ جاے چھِ تِم تہٕ بیٚیہِ ؤنۍتو مےٚ اَنہِ ہَکھ کَپٲرۍ ژٕ تِم اَہنہٕ اجمیٖر شریٖف اجمیٖر شریٖف چھِ تِم ژٕ وَن تہٕ اَنہِ ہَکھ کَپٲرۍ کَمہِ روٗٹہٕ اَنہِ ہَکھ ژٕ پَتہٕ تِم ٹھیٖک تہٕ بیٚیہِ چھِ گٲڑۍ نہِ زان پَہَم بیٚیہِ اَگر تِم وَتہِ کَرِنی تِم چھِ نَہ مول موج چھُ وۄنۍ تِم چھِ بُزَرگٕے تِمَن گژھِ نہٕ تکلیٖف تۄکلیٖف واتُن گاڑِ منٛز آرام سانٕے پٔکۍ زِ اورٕ تہِ یورٕ تہِ أنۍزٮ۪کھ اَصٕل پٲٹھۍ ییٚتٮ۪ن وَنہِ ہوٹلَہ ووٹلَہ پیٚیی بٕتھِ تِم کھیٛانٲیزٮ۪کھ چانٲیزٮ۪کھ اَصٕل پٲٹھۍ تِمَن گژھِ نہٕ تکلیٖف واتُن کانٛہہ تہٕ بیٚیہِ کَرٮ۪کھ ژٕ کٲم گٲڑۍ بہٕ کَرَے ژےٚ تٔمۍ سٕنٛز تِہِنٛز یہِ مطلب تِم چھِ وٕنۍکٮ۪ن کَتھ اَج اَجمیٖر کَتٮ۪ن چھِ تِم زیارتَس نزدیٖکٕے ییٚتہِ چھِنَہ اَتہِ یہِ یہِ خواجَہ صٲبُن زیارَت تَتی چھِ تِم تہٕ تِم چھِ اَنٕنۍ واپَس لَگَس ہہ تہٕ بیٚیہِ وَنکھ مےٚ ژٕ یہِ مےٚ کیٛاہ کِراے دِ چھِ وۄنۍ دِنۍ تہٕ وۄنۍ کٔرۍ زِ قدرٕے کیٛازِ پَرُس چھے پَیی بہٕ چھُس نہٕ ژےٚ وَرٲے وَنان کٲنٛسہِ کۭژاہ پے لَگ بَگ نَہ نَہ پَنٛداہ ساس ہے گژھِ زیادٕ وۄنۍ چھُکھ ژٕ وۄنۍ ہَم ییٚتٮ۪نَے چھُکھ ژٕ پَنُن پَنُن ڈرٛایوَر چھُکھ اَسہِ وۄنۍ کوٗتاہ پے لَگ بَگ چانہِ ونٛنہٕ نَہ پنٛداہ ساس گژھی زیادٕ ژٕ وَن تہِ مےٚ وۄنۍ پَنٛداہ ساس نہٕ کیٚنٛہہ ژٕ کَر رۄپیَس بَہہ ساس تھٲیزِ ژٕ یاد میٛٲنۍ بیٚیہِ دِمَے ژےٚ بہٕ رۄپیَس پٲنٛژھ ہَتھ چاے تِم لَگہِ نَے ژےٚ وَتہِ خرچی وَرچی اورٕ بَتہٕ کھٮ۪نَس وَتہٕ کھٮ۪نَس ساڑ بَہہ ساس تھٲیزِ یاد چھا ٹھیٖک نٲ نَہ نَہ پَنٛداہ ساس گژھی زیادٕ ساڑَے بَہہ ساس کَر وۄنۍ کَر وۄنۍ چھُکھ ژٕ ژٔے ژٔے پَنُن ڈرٛیوَر چھُکھ اَسہِ پَتہٕ کیٛاہ بہٕ چھُسَے ژےٚ وَرٲے وَنان کٲنٛسہِ اۭں اَجمیٖر ڈَرٮ۪کٹ اَجمیٖر چھُے ژےٚ واتُن تورٕ اَنہِ ہَکھ واپَس اَوا اَوا تِم چھِ اَنٕنۍ اۭں تِم چھِ اَنٕنۍ گَرٕ بَرابَر ترٛایہِ تِم کۄلگامہِ آ کۄلگامہِ مین سِٹی منٛز ترٛایَکھ ژٕ پَتہٕ اَنَکھ بہٕ تِم پانَے تَتہِ پٮ۪ٹھ یِم بہٕ چھُنَہ ٹھیٖک وۄنۍ کوٗتاہ چھی ژےٚ دیُن کۭژاہ چھِ کِراے دِنۍ نَہ نَہ پنٛداہ ساس گژھِ زیادٕ بَہَن ساسَن پٮ۪ٹھ کَر ژٕ بہٕ دِمَے ژےٚ بیٚیہِ پانٛژھ ہَتھ ساڑ بَہہ ساس تھٲیزِ یاد چھےٚ ٹھیٖک تہٕ بہٕ کَرَے ژےٚ کٲم کٔرۍزِ ژٕ بہٕ کَرَے کٲم بہٕ ترٛاوَے ژےٚ یہِ تِہِنٛز یہِ تُہُنٛد تِم کتٮ۪ن چھِ وٕنۍکٮ۪ن تِم کَتھ چھِ ڈیرَس ڈیرَس کَتٮ۪ن چھِ تِم بہٕ ترٛاوَے ژےٚ تِہُنٛد یَتھ مَسیج منٛز وٹسَپَس کَرَے بہٕ سٮ۪نٛڈ ژٕ گژھکھ تِم اَنہِ ہَکھ لَگَس ہَہ چلو پَگاہ کَرَے ژےٚ بہٕ سُہ مےٚ کٔرۍ زِ پَگاہ سُلی فون ییٚمہِ ساتہِ نیرکھ بہٕ ترٛاوَے ژےٚ بہٕ دِمَے ژےٚ پونٛسہٕ ژٕ اَنہِ ہَکھ ہَہ چلو شُکریہ لَگَس